آ بلکل رٮ۪لِجَن چھُ اِنفلَنس کَران ٹیوٗرِزمَس الگ الگ ایریاہَن منٛز واریَہو رنٛگو خاص کَر أسۍ اگر أسۍ کٔشیٖرِ ہِنٛز کَتھ کَرو ییٚتہِ چھُ ہِندوٗیزم یُس چھُ ٹیوٗرِسٹٕز چھِ نیٚبرِم سیاح یِم چھِ یِم چھِ یور یِوان درشَن کَرنہِ شری وٮ۪شنو ماتا وٮ۪شنو دیوی چھُ امرناتھ یاترٛا پٮ۪ٹھ چھِ یِوان یِم اور واریاہ کینٛہہ ییٚلہِ اگر أسۍ وٕچھو مُسلمانَن ہُنٛد یُس چھُ یُس مُسلم یِم مُسلِمٕز چھِ تَمیُک واریاہ اَستان چھِ ییٚتہِ یِم نا زیارت چھِ الگ الگ جایَن چاہے تِم ژرٛارِ شریٖف چھا چاہے تِم بابا ریشی یا چاہے تِم اشمُقام چھا چاہے تِم مخدوٗم صٲبُن چھا چاہے تِم خانقاہِ مولیٰ چھا اور اَمہِ علاوٕ تہِ واریاہ جایَن سوپور سایڈٕ چھِ زیارتہٕ گاندربل سایڈٕ چھِ زیارتہٕ تور تور چھُ پَنٕنۍ یِم یِم چھِ آسان یِم اَتھ سۭتۍ محبت تھاوان وٲلۍ یِم چھِ اور یِوان واریاہو علاقو پٮ۪ٹھ واریَہو جایو پٮ۪ٹھ اور یِم چھِ اَتھ مہ مطلب اَمیُک اَتھ نِش فیض تُلان واریاہ جایہِ چھِ ییٚتہِ پٮ۪ٹھ یور سیاح چھِ یِوان اگر أسۍ وَنو یوٗپی چھُ بِہار چھُ چھتیٖس گڑھ چھُ تامِل ناڈوٗ چھُ کیرلا چھُ کیرلا پٮ۪ٹھ چھِ یور یِوان تامِل ناڈوٗ پٮ۪ٹھ چھِ یور یِوان موٚمبے پٮ۪ٹھ چھِ یور یِوان دہلی پٮ۪ٹھ چھِ یور یِوان اُترٛانچل پٮ۪ٹھ چھِ یِوان اُترکھَنٛڈ پٮ۪ٹھ چھِ یِوان ہِماچل پٮ۪ٹھ چھِ یِوان شِملہ پٮ۪ٹھ چھِ یِوان لداخ پٮ۪ٹھ چھِ یِوان یا آسٹرٛیلیا پٮ۪ٹھ چھِ یِوان نِوزِلینٛڈ پٮ۪ٹھ چھِ یِوان جٔرمٔنی پٮ۪ٹھ چھِ یِوان فرٛانٛس پٮ۪ٹھ پیرس پٮ۪ٹھ چھِ یِوان لُکھ یور یِم الگ الگ یِم جایہِ وِزِٹ کَرنہٕ خٲطرٕ اور بیٚیہِ تہِ ییٚتِچ اَکھ ہاسپِٹیلِٹی یۄس چھِ مہمان نوٲزی چھِ سۄ چھِ کٔشیٖرِ ہِںٛز مشہوٗر یِوان تمہِ کہِ وجہ سۭتۍ چھُ واریاہن جایَن یور سیاح یِوان الگ الگ جایو پٮ۪ٹھ اور ییٚتِچ ہاسپٹیلِٹی ییٚتِچ مہمان نوٲزی وٕچھان اور تَمہِ سۭتۍ چھِ تِم بَڑٕ مُتٲثر گژھان